وۄنۍ اگر أسۍ کتھ کرو تٕمَن چیٖزن ہُنٛد یِمن سۭتۍ اَسہِ اکھ نگیٹِو ایٚکٕسپیٖرینس حٲصِل گوٚو اَسہِ چھُ اوٚوَرآل واریاہَن پروڈَکٹَن سۭتۍ نگیٹِو اَکھ ایٚکٕسپیٖریَنس تہِ وُچھمُت حالَس منٛز اگر أسۍ کَتھ کَرو کینٛہہ ٹایم برونٛہہ اوٚن اسہِ لیپ ٹاپ یُس زَن ڈیل کَمپٔنی ہُنٛد اوس اَسہِ اوٚن سُہ سیکنڈ ہینٛڈ مطلب یُس آلریڈی اکھ نفر چلاوُن اوس تمہِ پَتہٕ ہیٚتو سُہ اَسہِ مگر کینٛہہ ٹایم اَصٕل پٲٹھۍ چلتھ آیہِ اسہِ واریاہ مُشکِلات تتھ لیپ ٹاپس سۭتۍ پیش یتھ منٛز زن کینٛہہ میجر مُشکِلات ٲسۍ تتھ لیپ ٹاپس اوس نہٕ بیٹری نیران تیُتھ زیادٕ ٹایم کِہیٖنۍ اَسہِ اوس پؠوان حال حالٕے جلدی جلدی چارٕج کرُن نؠبر اگر أسۍ نیُن آسہِ زیادٕ ٹایمَس ٲسِنۍ نہٕ ہؠکن أسۍ سُہ نؠبر تہِ نِتھ کِہیٖنۍ تِکیازِ تَتھ اوس بیٹری وَسان جلدی واپَس یُتھ أسۍ پتہٕ سُہ ڈرٛین ٲس بیٹری گژھان جلدی تمہِ حِساب مُشکِل اوس پَتہٕ گژھان سُہ نؠبر نیُن تمہِ پَتہٕ اوس تَتھ اَکھ بیٚیہِ نگیٹِو اَکھ ایٚکٕسپیٖریَنس اکھ تَتھ لیپٹاپَس سۭتۍ یُس زَن اوس سُہ اوس تَتھ اوس میموری یُس تَتھ ریم ٲس سُہ اوس پانٛژھ ہَتھ تہٕ باہ جی بی مگر ییٚمہِ ساتہٕ زَن ٲسۍ سُہ زیادٕ ٹایمَس ٲسِنۍ چلاوان سُہ اوس سُہ ہینٛگ ہیوٗ رُکِتھ رُکِتھ پکان ییٚمہِ حِساب زَن واریاہ مُشکِلات ٲسۍ سانؠن کامؠن منٛز یِوان اگر أسۍ کینٛہہ پروجکٹہٕ آسہِ ہے بناوُن سُہ اوس گژھان رُکِتھ پَتہٕ اوس پؠوان رِفریش تہٕ رِفریش کرُن ییٚمہِ حِساب زَن واریاہ مُشکِلات پیس سَپٔدۍ تَتھ لیپ ٹاپَس سۭتۍ تَمہِ پَتہٕ اوس تَتھ بیاکھ اکھ یُس تَتھ نَگیٹِو اَکھ اوس ایٚکٕسپیٖریَنٕسا اوس تَتھ لیپ ٹاپَس سۭتۍ یُس تَتھ کی بوڈ آسان چھُ لیپ ٹاپَس تَتھ ٲسۍ نہٕ بیک لایٹ کِہیٖنۍ ییٚمہِ سۭتۍ زَن کیاہ اوس گژھان أسۍ ٲسۍ نہٕ ہؠکان مطلب اَنہِ گٔٹِس کٲم تَتھ پؠٹھ کٔرِتھ کِہیٖنۍ نہٕ یُس زَن أسۍ مطلب شامَس اگر آسہِ ہے کانٛہہ کٲم کَرٕنۍ تَتھ پؠٹھ کینٛہہ بَناوُن پرٛوجیکٹہٕ لیکھُن آسہِ ہا کہِ أسۍ ٲسۍ نہٕ سۄ کٲم ہؠکان کٔرِتھ کینٛہہ یوٗت کال نہٕ لایٹ آسہِ ہا یور ٲسۍ تَتھ لایِٹ ترٛاوہو اَدٕ ٲسۍ ہؠکان کانٛہہ کٲم کٔرِتھ تَتھ ٲس نہٕ پَنٕنۍ لایِٹ تَتھ لیپ ٹاپَس تہِ کِہیٖنۍ باقٕے یُس تَتھ ڈِسپٕلے تہِ اوس تیُتھ اَصٕل لیپ ٹاپ اوس نہٕ سُہ کِہیٖنۍ اگر أسۍ وۄنۍ زیادٕ ٹایمَس لیپ ٹاپ چلاوہو أچھَن سۭتۍ تہِ اوس مَسلہٕ گژھان دَگ ٲس أچھَن کَران اگر أسۍ زیادٕ ٹایمَس سُہ لیپ ٹاپ چَلاوہو تَمہِ پَتہٕ حظ کٔر اَسہِ کٲم پَتہٕ گوٚو تَتھ کینٛہہ ٹایِم باد یُس تَتھ چارجَر اوس سُہ تہِ گوٚو تَتھ خراب اوٚوَرآل اَگر أسۍ کَتھ کَرو أسۍ تَتھ ساروی کھۄتہٕ بوٚڑ اکھ نۄقصان اوس تَمہِ لیپٹاپُک یۄس ییٚمہِ سۄ کَمپٔنی ہُنٛد یُس بہٕ یُس تۄہہِ پاے چھَو بہٕ چھُس کۄلگامہِ روزن ییٚتہِ اوس نہٕ تَتھ تیُتھ اَصٕل سٔروِس سینٹر ییٚتہِ بہٕ سُہ شیٖرِتھ ہؠکان ییٚتہِ بہٕ تہِ کَمپٕلینٹ ہؠکان ترٲیِتھ اَسہِ اوس پیوان تمہِ خٲطرٕ پنٛژاہ کِلوٗمیٖٹر شیٹھ کِلوٗمیٖٹر دوٗر کیپِٹَلَس منٛز سری نَگرَس منٛز وَسُن شَہرَس منٛز وَسُن تَتہِ اوس پیٚوان اَسہِ تَتھ سُہ ٹھیٖک کَرناوُن اگر کینٛہہ پرٛوبلِم گژھِ ہے تَتھ سۭتۍ یُس زَن اَکھ ساروی کھۄتہٕ بوٚڑ اکھ نگیٹِو ایٚکٕسپیٖریَنس تَمہِ پرٛوڈَکٹُک اوس